اَسلامُ عَلیٖکُم مےٚ کرے راتھ شامَس تہٕنٛزِ وٮ۪بسایٹہِ پٮ۪ٹھ اَکھ بیگ آڈَر لیٚدرُک ییٚمیُک قۭمَتھ اوس بَہہ شَتھ رۄپیہِ یَتھ ٲس تۄہہِ پانٛژھ سٕٹار ریٹِنٛگ ٲسوُ بیٚیہِ ٲس تَتھ کَمینٛٹ تہِ واریاہ اَصٕل گۄڈنٮ۪تھ تَمہِ پَتہٕ یُتھُے بہٕ وٕچھان ٲسٕس تہٕ یُس کَمینٛٹ پَران ٲسٕس لُکَن ہٕنٛز تِم ٲسۍ واریاہ زیادٕ اَصٕل تَتھ منٛز وَنان اَتھٕ تہٕ تَمہِ پَتہٕ مےٚ باسیو تَمیُک کَلَر واریاہ زیادٕ اَصٕل مےٚ دوٚپ نہ بہٕ کَرٕ یہِ بیگ آڈَر تٔمۍ پَتہٕ یُتھُے مےٚ سُہ بیگ کوٚر تُہٕنٛدۍ وٮ۪بسایٹہِ پٮ۪ٹھ آڈَر تۄہہِ روٚٹوُ آڈَر تۄہہِ دٔپِو مےٚ دَپیومو تۄہہِ بہٕ کَرٕ گۄڈنٮ۪تھ یُس یہِ پونٛسہِ چھِ تِم ہَسا دِمہٕ بہٕ ییٚمہِ ساتَن تُہۍ مےٚ أنِو تَمے سات دِمہٕ بہٕ پونٛسہٕ تۄہہِ مونوُ نہٕ کِہیٖنۍ تۄہہِ دوٚپوُ نہ أسۍ چھِنہٕ رَٹان پونٛسہٕ اَمے سات ییٚمہِ سات اَکھ آڈَر کَران چھِ أسۍ چھِ رَٹان تَمے ساتہٕ پونٛسہٕ تٔمۍ پَتَن ترٛٲوۍ مےٚ مےٚ تۄہہِ بَہہ شَتھ رۄپیہِ آ تُہٕنٛدِس اٮ۪کاوُنٛٹَسَن تہٕ تۄہہِ کٔرِو تِم رٔسیٖو تہٕ تۄہہِ دوٚپوُ آ اَسہِ ہَسا وٲتۍ تُہُںٛد یُس آڈَر چھِ سُہ نیرِ أزی تہٕ مگر واتہِ سُہ سُہ واتہِ شام تانٮ۪تھ مےٚ دوٚپ تۄہہِ ٹھیٖک چھِ مگر سُہ واتہِ شامَس گژھِ واتُن تِکیٛازِ مےٚ چھِ کُن گژھُنَتھَن تہٕ مےٚ چھِ یہِ توٗرۍ نیُن لٲگِتھ تۄہہِ ووٚنوُ اَدٕ کیٛاہ کینٛہہ چھُنہٕ صُبحَس شامسٕے واتہِ یہِ بیگ تَمہِ پَتہٕ ووٚنوُ مےٚ تۄہہِ اَدٕ کیٛاہ ٹھیٖک چھِ سُہ آڈَر کوٚر اَسہِ ڈَن پَتہٕ دوٚنؤنِیو طرفہٕ تۄہہِ تہِ ووٚنوُ اَدٕ کیٛاہ مےٚ تہِ ووٚنوُ اَدٕ کیٛاہ تہٕ تَمہِ پَتَن روٚٹ مےٚ سُہ تہٕ یِتھُے تۄہہِ ووٚنوُ صُبحَس شامَس بہٕ ٲسٕس صُبحَس شام تانٮ۪تھ پیٛاران گۄڈنٮ۪تھَنٕے باسیو مےٚ یہِ چھُنہٕ جان گژھان کہِ پونٛسہٕ رَٹٕنۍ تَمہِ وِزِ اِنسان گژھِ پونٛسہٕ رَٹُن تَمی وزِ ییٚمہِ ساتہٕ اَکھ چیٖز اورٕ واتہِ تَمی ساتہٕ چھِ آسان پونٛسہٕ تہِ رَٹٕنٮ۪تھ تَمہِ پَتَن دِتۍ مےٚ پونٛسہٕ مےٚ دوٚپ نہ کینٛہہ چھُنہٕ بیگ گژھِ آسُن اَصٕل کالٹی گژھِ آسٕنۍ اَصٕل لیٚدَر گژھِ آسُنَتھ اَصٕل آتھَن تہٕ تَمہِ پَتہٕ ووٚن مےٚ تۄہہِ اَدٕ کیٛاہ ٹھیٖک چھُ سُہ واتہِ شام تانٮ۪تھ گَژھِ مےٚ یہِ بیگ واتُنَتھ تۄہہِ تہِ دوُپوُ اَدٕ کیٛاہ تۄہہِ دیُتوُ بروسہٕ نہ صُبحَس شامَس واتہِ یہِ پیٛاران پیٛاران پیٛاران پیٛاران آز گٔے وُہ دۄہ برابر مگر سُہ بیٚگ ووت نہٕ مےٚ کِہیٖنۍ تہٕ تٔمۍ پَتہٕ کٔرۍمو مےٚ تۄہہِ فون خبر کۭتیٛاہ تۄہہِ تُلوٕ نہٕ گۄڈنٮ۪تھ کِہیٖنۍ تہِ یوٚتام گژھان گژھان پانٛژھ دۄہ گٔے پانٛژھِ دۄہہِ تُلُو تۄہہِ فون تۄہہِ دوٚپوُ مےٚ یِتھ پٲٹھ مےٚ حظ اوس بیگ کوٚرمُتَن آڈَر تۄہہِ وَنیو تَمہِ ساتہٕ ژوٚوُہَن گٲنٛٹَن اَندَر اَندَر واتہِ سُہ ووت نہٕ کِہیٖنۍ آز گٔے پانٛژھ دۄہ تہٕ سُہ کیٛازِ ووت نہٕ تۄہہِ دوٚپوُ ہے اَسہِ ہَسا چھِ سُہ سوٗزمُت کینٛہہ وَتے ما آسہِ پرٛابلِم وابلِم گٔمٕژ تہٕ سُہ ما آسہِ وَتے وَتے رُکوومُت مگر موسم تہِ اوس واریاہ اَصٕل ٹھیٖک وَتہِ ہیٚکہِ ہی نہٕ سُہ رُکِتھ کِہیٖنۍ تہِ نہٕ تَمہِ پَتہٕ دوٚپوُ تۄہہِ أسۍ وٕچھو أسۍ کَرو چَک تَمیُک سُہ کوٚت چھِ ووتمُت تہٕ مےٚ تہِ دوٚپوُ تۄہہِ ٹھیٖک چھِ مگر مےٚ کٔرۍزیو تَمیُک سِکریٖن شاٹ تہٕ سٮ۪نٛڈ ییٚلہِ تُہۍ وٕچھِو سُہ کوٚت چھِ ووتمُتَنَتھ یُتھُے تُہۍ پنٛنہِ وٮ۪بسایٹ کھُلٲیِو تَتہِ وٕچھُو تُہۍ سُہ کَتَس چھِ ووتمُت تہٕ تَمہِ پَتہٕ گٔے بیٚیہِ پانٛژھ دۄہ مگر سُہ نہ سا ووت نہٕ کِہیٖنۍ تہِ نہٕ البتہ پیٛاران پیٛاران مگر دَہ دۄہ گٔے اَتھ برابر تہٕ دَہہِ دۄہہِ ووت سُہ یُتھُے مےٚ سُہ روٚٹ سُہ اوس انٛد ہٮ۪تھ ژھیوٚنمُت تَمِچ یۄس پیکِنٛگ ٲس سُہ ٲس واریاہ زیادٕ خراب واریاہ زیادٕ خراب مےٚ کَھرییو سُہ تَمی ساتہٕ رَٹنَسٕے مےٚ دوٚپ نہ وۄنۍ چھِ مےٚ پونٛسہٕ دِتۍمٕتۍ وَ ژھٕن بَلاے وۄنۍ چھِ ٹھیٖک تہٕ کینٛہہ چھُنہٕ وَلہٕ پیکِنٛگ چھَس سہلٕے أندرٕ گژھِ آسُن پرٛوڈَکٹہٕ یہِ چھُ سُہ گژھِ واریاہ اَصٕل آسُنَتھ وۄنۍ یُتھُے مےٚ سُہ روٚٹ تہٕ تٔمۍ پہ باوجوٗد تہِ روٚٹ مےٚ تٔمۍ شِپِنٛگ چارجِز ہَتھ رۄپیہِ یوٚتانٮ۪تھ سُہ اَسہِ کَتھ باتھ ٲس اَسہِ دوٚنَتھ گٔمٕژ کِہیٖنۍ نہٕ تَتہِ دوٚپُکھ نہ شِپِنٛگ چارجِز اَسہِ چھِنہٕ اَتھ کِہیٖنۍ تہِ نہٕ اگر تُہۍ آن لاین پیمٮ۪نٛٹ کٔرِو تَمی ساتَن ییٚمہِ ساتَن تۄہہِ آڈَر دِتُو تہٕ تٔمۍ پَتَن روٗدۍ مےٚ یہِ چھِ سارویو کھۄتہٕ وٕچھ سا یہِ کوتاہ دھوکہٕ چھُو تُہۍ دِوان گۄڈنٮ۪تھ گٔے اَکھ پونٛسہٕ رَٹٕنۍ ہُمہِ پَتہٕ ہُمہِ وِزٮ۪ن پَتہٕ گٔے شِپِنٛگ چارجِز تہِ رَٹٕنٮ۪تھ وۄنۍ دیُت مےٚ تٔمِس شِپِنٛگ چارج مےٚ دوٚپ تھاو ژھٕن بَلاے کینٛہہ چھُنہٕ تہٕ یہِ تہٕ چھِ دوٗرِ پٮ۪ٹھ آمُت وۄنۍ دِمہٕ بہٕ أمِس ہَتھ رۄپیہِ ہَتھ رۄپیہِ دیُت مےٚ تٔمِس تٔمۍ پَتہٕ روٚٹ مےٚ سُہ مےٚ سُہ اوس واریاہ زیادٕ تَمِچ یۄس یہِ اوس سُہ اوس سورُے پھُٹمُت تَمِچ یۄس پیکِنٛگ سُہ ٲس ژھیٚنمٕژ سٲرٕے مےٚ دوٚپ وَلہٕ ژھٕن بَلاے کینٛہہ چھُنہٕ یُتھُے مےٚ سُہ بیگ روٚٹ مےٚ ژایَس مےٚ اوس سُہ بیگ تہِ اوس آمُت ہیٚتھ خراب سُہ اوس آبہٕ سۭتۍ بٔرِتھ سُہ یُتھ اوس تیُتھ اوسُے نہٕ سۄ یوٗتاہ تَتھ پٮ۪ٹھ ہٲوِتھ اوس کَلَر اوس سُہ تہِ اوسُے نہٕ کَلَر تہِ اوس تَتھ خراب مےٚ اوس کوٚرمُت گرٛیٖن کَلَر آڈَر تۄہہِ اوسوُ سوٗزمُت سُہ کِرٛہُنَتھ گۄڈنٮ۪تھَنٕے گٔے یہِ دوٚیِم سُہ اوس ژھیوٚنمُت انٛدٕ یۄس تَتھ چین ٲس مےٚ کٔر تَتھ چین ییٚلہِ تَمہِ پَتہٕ کٔر مےٚ سۄ چین وین ژھیٚنۍ تَتھ تہٕ سُہ اوس واریاہ زیادٕ خراب مےٚ کھریو سُہ تیوٗتاہ مےٚ اوس پھیرٲنی مےٚ کیٛازِ کٔر تَہَنٛزِ وٮ۪بسایٹہِ پٮ۪ٹھ یہِ بیگ آڈَر تیوٗتاہ اوس مےٚ پھیران پونٛسہٕ تہِ گٔے زایے چیٖز تہِ گوٚو زایے تہٕ وقت تہِ پیور مےٚ واریاہ زیادٕ نہ سُہ اوس مےٚ کھریو مےٚ چھِ تیوٗتاہ پھیران حالانکہِ مےٚ کٔر پَتہٕ گَرِکیو تہِ بٮ۪وٲرۍ دوٚپُکھ ژےٚ کوٚت اوسُے اَمہِ پٮ۪ٹھ یہِ بیگ آڈَر مےٚ دوٚپمَکھ مےٚ ٲس تَمہِ سات وٕچھ مےٚ کَرے یِتھ پٲٹھۍ گرٛیٖن کَلَر آڈَر تہٕ لُکو تہِ اوس واریاہ زیادٕ اَتھ پٮ۪ٹھ لیوٗکھمُت نہ یِم چیٖز چھِ اَصٕل آسان تَوَے کوٚر مےٚ آڈَر نَتہٕ کَرٕہا نہٕ بہٕ یہِ کِہیٖنۍ تہِ نہٕ بیٚیہِ اوس مےٚ یہِ پَسنٛد کھَژٲے مےٚ یہِ کَلَر اَتھ مےٚ روٗز أمِچ اٮ۪کٕسپیٖریَنٕس واریاہ زیادٕ خراب مےٚ ووٚن گَرِکٮ۪ن تہِ دوٚپمَکھ دُبارٕ گژھِ نہٕ زٕہٕنۍ یِژھ غلطی کَرٕنۍ آن لاین آڈَر گژھِ نہٕ زٕہٕنۍ تہِ کَرُن تِکیٛازِکہِ یِم یُس چیٖز ہاوان چھِ سُہ چھُنہٕ آسان پَتہٕ کِہیٖنۍ تہِ تُہٕنٛز یُس سُہ اٮ۪کٕس مےٚ یۄس پَنٕنۍ اٮ۪کٕسپی بہٕ یُس پَنٕنۍ پٔرسٕنَل اٮ۪کٕسپیٖریَنٕس وَنہٕ سۄ روٗز مےٚ واریاہ زیادٕ خراب واریاہ زیادٕ خراب تِکیٛازِ پونٛسہٕ تہِ پیٚیہِ پٮ۪ٹھ چیٖز گوٚو ٲسۍتھٕے دُبارٕ گژھِ نہٕ زٕہٕنۍ تہِ یِژھ غلطی کَرٕنٮ۪تھ کِہیٖنۍ تہِ نہٕ مےٚ ووٚن گَرِکٮ۪ن ہے دوٚپمَکھ زٕہٕنۍ ٲسۍزیو نہٕ اَمہِ ہِش وٮ۪بسایٹہِ پٮ۪ٹھ اَمہِ برٛونٛہہ تہِ ٲس مےٚ أکھ وٮ۪بسایٹ مےٚ کَرے تَمہِ پٮ۪ٹھ بوٗٹ سُہ اوس تیوٗتاہ اَصٕل تیوٗتاہ اگر تَتھ ہَتہٕ بدلہٕ زٕ ہَتھ تہِ پیٚیہِ ہَن مےٚ دِنۍ بہٕ دِمہٕ ہا تِمہٕ مگر یہِ تُہٕںٛز یۄس یہِ وٮ۪بسایٹ یِم چھِ لُکَن سۭتۍ دھوکہٕ دِوان یِم چھِ گۄڈٕ اَکھ چیٖز ہاوان پَتہٕ چھِ واتناوان تورٕ بیٛاکھ چھِ بیٚیہِ چھِ دِوان واریاہ زیادٕ ٹایم پونٛسہٕ تہِ چھِ بیٚیہِ یہِ رَٹان تَمے ساتہٕ اَتھ حالانکہِ پَتہٕ چھِ رَٹان تِم بیٚیہِ علاوٕ دَپان چھِ نہ سٲنۍ شِپِنٛگ چارجِز تہِ چھو سُہ تہِ دِیِو سُہ تہِ چھِ رَٹان یِم الگ الگَن یِم چھِ واریاہ زیادٕ دھوکہٕ دِوان بہٕ وَنہٕ پرٛٮ۪تھ کٲنٛسہِ اگر کانٛہہ کَرِ تُہٕنٛزِ وٮ۪بسایٹہِ پٮ۪ٹھ بہٕ وَنہٕ پرٛٮ۪تھ کٲنٛسہِ نہ اَمہِ وٮ۪بسایٹہِ پٮ۪ٹھ کٔرۍزیو نہٕ زٕہٕنۍ تہِ آڈَر تِکیٛازِ یِم چھِ واریاہ زیادٕ دھوکہٕ دِوان لُکَن مےٚ یۄس پَنٕنۍ پٔرسٕنَل اٮ۪کٕسپیٖریَنٕس روٗز سۄ روٗز واریاہ زیادٕ خراب اَتھ تُہٕنٛدِس پرٛوڈَکٹَس